سلامُ علیکُم وَرحمتہ اللہ ڈاکٹَر صٲب تُہۍ چھُۄ ٹھیٖک صحت چھا ٹھیٖک مےٚ حظ چھِ ناو عثمان ہے مےٚ حظ چھِ تھوڑا پرابلِم مطلب مےٚ چھِ مٔنٛزۍ مٔنٛزۍ چھِ مےٚ کَلَس کران دَغ مےٚ چھِنہٕ سَمجھٕے تران مےٚ کیٛاہ چھِ گژھان آ مٔنٛزۍ مٔنٛزۍ کران کَلَس دَغ کھیٚوان چھُس بہٕ برابَر مگر مٔنٛزۍ مٔنٛزۍ چھِ کران مےٚ کَلَس دَغ پتہٕ چھِ سٲرسٕے جَسمَس تہِ کران دَغ تٔمۍ سۭتۍ بےٚ ہٮ۪کتی چھِ مےٚ منٛز منٛز باسان واریاہ زیادٕ اَہَن حظ مٲل چھِ مےٚ برابَر آسان مٲل حظ ٹھیٖک آسان نہ حظ ؤنۍ نہٕ کِہیٖنۍ

مےٚ چھِ فری کنٹلی کران کَلَس دَغ مٔنٛزۍ مٔنٛزۍ مطلب مےٚ چھِ کُنہِ ساتہٕ زیادٕے بےٚ ہٮ۪کتی گژھان کنٹرول نٮ۪بَر چھِ مےٚ دَغ آسان تٔمۍ ساتہٕ

کَتہِ حظ منٛز نہٕ کِہیٖنۍ منٛز چھِ آسان سِکریٖن ٹایِم ژور ٹُو پانٛژھ اَوَر

ٹھوٗل ووٗل نہٕ حظ تم چھُس نہٕ بہٕ کھیٚوٲنی ٹھوٗل نہ حظ چھُس نہٕ بہٕ کھیٚوٲنی ٹھوٗل

چلو چلو ٹھیٖک حظ چھِ